کٔشیٖرِ مَنٛز کم کم ایٖڈیَم یا پروؤرب چھِ أسۍ مَطلَب روزمَرہ زِندگی مَنٛز یوٗز کَران بیٚیہِ ہیٚچھو أسۍ اتھ مَنٛز یِم ایٖڈیَم یِم نہٕ اَسہِ آز تام بوٗزمٕتۍ چھِ نہٕ کِہیٖنۍ تِم تہِ ہیٚچھو أسۍ تہٕ اَسہِ تھاوو خیال کہ اسہ أسۍ تہِ کرو یِم أزکہِ پیٚٹھٕ یوٗز مَطلَب پَننہِ زندگی مَنٛز گۄڈنیٚتھے چھِ أسۍ اکھ ہر کانٛہہ آسہِ چاہے سُہ بَچہِ چھ چاہے جَوان چھ چاہے بُزرگ چھُ چاہے کانٛہہ تہِ چھُ سُہ چھُ یہِ یوٗز کَران گۄڈنیٚتھے چھِ أسۍ وَنان دِنہ وول اَتھٕ چھُ آسان واریاہ اصل رَٹَن وٲلۍ اتھو کھۄتہ مَطلَب یہِ چھُ ہاوان یہِ چھُ ہاوان اکھ ویلیٚو جنراسٹی ہُنٛد مَطلَب یہِ چھُ ہاوان ویلیٚو اگر ژٕ زیاد خرچ کَرَکھ ژےٚ میلی زیادٕ یوٗتاہ ژٕ زیاد دِکھ تیوتاہ مِلہ ژےٚ زیادٕ یہِ چھُ اکھ یہِ چھُ اکھ بیاکھ یہِ چھُ اکھ سون اکھ مَذہبی کَنسیٚپٹ یہِ چھ ونان یوتاہ ژٕ أسۍ چیرِٹی کَرَکھ تیوتاہ مِلہِ ژےٚ زیادٕ امہ مَطلَب گوٚو اتھ مَنٛز چھ اتھ مَنٛز چھِ أسۍ ونان اتھ ایٖڈیَمَس مَنٛز أسۍ چھِ قرض دِوان خۄدا صٲبَس مَطلَب خۄدا صٲبَس چھِ دِوان قرض مَطلَب گوٚو یُتھُے أسۍ کٲنٛسہِ اِنسانَس ضوٚروٗرت وزِ مدد کَران چھِ تمہ وِز چھِ أسۍ یِم تمہ وِز چھِ أسۍ کیاہ ونان تمہ وِز چھِ أسۍ اسہ أسۍ تٔمِس مَدَد کران خۄدا صٲبۍ چھُ سٲنِس کارَس مَدَد کران اتھ ایٖڈیم چھُ ونان یُہے مَطلَب دِنہٕ وول اَتھٕ چھُ آسان ہَمیش اصل رَٹَن والہ کہ کھۄتہٕ یہِ چھُ گۄڈنیُک ایٖڈیَم یا دٔیِم ایٖڈیَم چھِ أسۍ ونان یہِ ژٕ وَوَکھ تی لوٚنَکھ یہِ آسہِ ہر کٲنٛسہِ بوٗزمُت مےٚ باسان مےٚ باسان مےٚ تہِ چھِ یِم پانہٕ پانہٕ تہِ واریاہ لَٹہِ یوٗز کوٚرمُت پَننیٚن دوستَن سۭتۍ پَننیٚن بایَن سۭتۍ پَننیٚن بیٚنیٚن سۭتۍ پَننیٚن ہَمسایَن سۭتۍ پَننیٚن کَزنَن سۭتۍ یہِ ایٖڈیَم چھ یہِ ژٕ وَوَکھ تی لوٚنَکھ امیُک مَطلَب گوٚو یہِ چھُ ہاوان یہِ ژٕ کَرَکھ تتھ چھُکھ ژٕ پانہ ذمہ دار اِسلیے اسہِ پَزِ ہر کانٛہہ قَدَم سونچ سمجھ کے تُلُن اَسہِ پَزِ نہٕ زٕہٕنۍ جلد بٲزی کَرٕنۍ مَطلَب اکھ کہاوت چھِ بیاکھ جلد بٲزۍ چھِ آسان شیطان سٕنٛز کٲم مَطلَب اسہِ ہَمیش مَشوَر کٔرِتھ کٲم کینٛہہ کَرٕن چاہے پَرنَس مَنٛز آسہِ چاہے کینٛہہ بِزنِس کَرُن چاہے زمیٖندٲری آسہِ کَرٕنۍ چاہے کینٛہہ آسہِ کَرُن امہ سۭتۍ تہِ چھُ اسہِ یہِ اکھ سمجھ تَران تہٕ ہَمیش چھُ آسان مَطلَب أسۍ یِم أسۍ کینٛہہ کٲم چھِ کَران شَرارتہٕ سان چھ کینٛہہ وَنان پَتہٕ چھ پیٚوان اسہِ پَشتاوُن پَتہٕ چھ پیٚوان اسہِ پَشتاوُن یہِ چھِ یہِ پھریز چھِ ایٖڈیم چھ ہیٚچھناوان اَسہِ اَسہِ پَزِ تَہَمُل سان کٲم ہیٚن اَسہِ پَزِ نہٕ زٕہٕنۍ جلدبٲزی کَرٕنۍ مَطلَب یہِ پَزِ نہٕ اَسہِ کَرُن بیاکھ یہ بیاکھ یہِ چھِ کیاہ چھِ اتھ ونان بیاکھ یہِ پھریز چھِ یُس ہر کانٛہہ یوٗز چھِ کَران ژوٗنٹھ چھُ مَزٕ دِوان یہِ چھ ژوٗنٹھ چھ اسہِ پتاہ لگان یہِ کمہ کُلیُکۍ چھُ مَطلَب یہِ میٚوٕ کمہ کُلہ پیٚٹھ چھُ آسان آمُت یہِ پھریز چھِ مےٚ باسان یہِ آسہِ کمے بوٗزمٕژ تہٕ مَطلَب امیُک مَطلَب گوٚو یہ چھ اسہِ ہاوان أکِس بَچہِ سُنٛد کیٚریٚکٹَر مَطلَب یہِ کمہ فیملی پیٚٹھ آسہِ بہٕ دمہ تۄہہِ مِثال طور پَر لٔڑکہٕ آسہِ خۄدا بَچٲیِنۍ آز چھِ لٔڑکہٕ مُلَوَث گٔمٕتۍ چَرسَس مَنٛز ڈرگسَس مَنٛز پَتہٕ زَن کَرِ سُہ کٲنٛسہِ چھیڑ أسۍ چھِ ونان مےٚ چھِ پَتاہ یہِ آسہِ خَب أمس تہِ آسَن شاید گَرٕکۍ یِتھی تم تہِ آسَن یہے کٲم کران تمن تہِ آسہِ نہٕ کٕہٕنۍ شرم تمن تہِ آسہِ نہٕ کٕہٕنۍ حیا تمو چھِ ترٲمٕتۍ یِم آوارٕ أسۍ چھِ أتھ جَج کَران توے چھِ اتھ أسۍ کہاوت ونان اکھ ژوٗنٹھ چھ اسہِ تَران فِکرِ یہِ کمہ کُلیُکۍ آسہِ اگر أسۍ أسۍ مَطلَب وَنان چھِ أمس کِژھ پَروَرِش چھِ گٔمٕژ امِس کِژھ مَطلَب پَڑٲے چھِ گٔمٕژ بیاکھ کَہاوت چھِ مَطلَب شٕہٕج بوٗنۍ شٕہٕج بوٗنۍ کہاوت چھِ مَطلَب مَطلَب أمس چھِ ہاوان اِنسان سٕنٛز مَطلَب یہِ نرمی أمس دِل کیُتھ چھُ آسان مَطلَب بونہِ چھِ آسہِ اتھ کیاہ چھُ بونہ کیاہ چھُ اتھ چھُ واریاہ شُہُل دِوان اتھ چھِ أسۍ آرام تراوان یُس اِنسان واریاہ اصل چھ آسان نرم چھ آسان سُہ چھُ ہر کٲنٛسہِ تیار روزان مدد کَرنہٕ خٲطرٕ سُہ چھُ نہٕ تٔمِس چھُ نہٕ سمجھ فکر روزان مَطلَب مےٚ مِلہِ کینٛہہ اورٕ نہ میلہ گفٹ کینٛہہ مےٚ مِلہِ رِواڑ کینٛہہ سُہ چھُ دل کھول کے یِمن کیاہ کران مدد کران بیاکھ چھِ أسۍ وَنان شُر چھُ آسان گَرَن ہٕنٛد بیاکھ کہاوت چھِ شُر چھ آسان گَرَن ہٕنٛز خَبر امیُک مَطلَب کیاہ گوٚو امہِ ایٖڈیَمُک امہِ فریزُک مَطلَب گۄٚو أسۍ چھِ مَطلَب أسۍ چھِ وٕچھان ییٚمس بَچہِ سُنٛد فیوٗچَر کیُتھ آسہِ امہ سٕنٛدیٚو ایٚکشَنو سۭتۍ اگر سُہ اصل اوس مَطلَب تٔمِس آسہِ اصل کمپنی سُہ چھُ مَطلَب تٔمِس آسہِ اصل کمپنی اصل دوس أسۍ وٕچھو امہ سُنٛد فیوچر اصل امہ سٕنٛد گَرٕکۍ تہِ آسَن اصل امہ سٕنٛز ینہ وٲلۍ پیٖڑی تہِ اصل تِم تہِ آسَن واریاہ بہتریٖن آسن تِم تہِ گُزارن زندگی اتھ چھِ أسۍ وَنان یُہے اکھ شُر چھُ اَسہِ دِوان گَرِچ خَبَر